اہن حظ آ بالکُل ہٮ۪کہٕ بہٕ پانٛژن دسٹرکن ہُنٛد ناو ؤنِتھ اکھ گوٚو کۄلگوم دٔیِم گوٚو شُپین ترٛیُم گوٚو بڈگوم ژوٗرِم گوٚو بارہمولہ پوٗنٛژِم گوٚو اننت ناگ